تُہۍ ؤنۍ تَو مےٚ پنٕنہِ فیملی ہٕنٛدۍ مُتلِق اگر بہٕ پنٕنہِ فیملی ہٕنٛز کتھ کرٕ میٲنِس گرس منٛز چھُ میون مول موج میانہِ ترٛےٚ بیٚنہِ تہٕ بیٚیہِ بہٕ میٲنِس مٲلِس چھُ ناو عبدال حمیٖد بٹ یُس زن اکھ رِٹایڈ گورمینٹ ایمپلاے چھُ میانہِ ماجہِ چھُ ناو آیشا تہٕ یۄس زن اکھ ہاوُس وایف چھِ تہٕ تٔمۍ چھِ کٔرمٕژ پنٕنۍ تعلیٖم دٔہمہِ تام حٲصِل تمہِ پتہٕ چھِ میٲنۍ بٔڑ بیٚنہِ ییٚمِس زن ناو چھُ رُکیا ہمیٖر تٔمۍ سٕنٛز وٲنٛس چھِ شیٚیہِ ترٕٛہ ؤری تہٕ تٔمِس چھُ خانٛدر کٔرِتھ تٔمِس چھِ زٕ بچہِ تَمہِ پتہٕ چھِ بیاکھ بیٚنہِ ییٚمِس ناو چھُ شایستا حمیٖد تٔمِس تہِ چھُ خانٛدر کٔرِتھ تٔمۍ سٕنٛز وٲنس چھِ دٔیترٕ ؤری تہٕ تٔمِس تہِ چھِ زٕ بچہٕ یتھ منٛز تٔمِس کوٗر تہٕ نیچو چھُ کورِ چھُ تٔمِس ناو عیضا نیچوش ناو ارحم تَمہِ پتہٕ چھِ مےٚ بیاکھ بیٚنہِ ییٚمِس زن ناو چھُ سُمیا حمیٖد سُمیا حمید یۄس زن چھِ تٔمۍ سٕنٛز وٲنس چھِ ستوُہ ؤری تہٕ تٔمۍ سٕنٛز کالفکیشن چھِ گریجویشن تہٕ تٔمِس تہِ چھُ خانٛدر کٔرِتھ تٔمِس چھُنہٕ وُنہِ بچہِ کینٛہہ